اگر أسۍ کََرپشَن یا ٹرٛانسپیرسی پیرَنسی ہِنٛز کَتھ کَرو گورنمنٹَن چھِ واریاہ قدم تُلمٕتۍ کَرَپشَن ختم کَرنہٕ خٲطرٕ تہٕ ٹرٛانسپیرَنسی بَرقرار تھاونہٕ خٲطرِ گۄڈنِچی کَتھ چھَ یہِ کہِ یِم تہِ اَز کَلٕکۍ آفِسَر چھِ آسان یِم چھِ آسان پنٛنہِ محنتٕکِس دَمَس پٮ۪ٹھ لٔگمٕتۍ کَرَپشَن ذٔریعہٕ چھِنہٕ آسان یِم لٔگمٕتۍ کِہیٖنۍ تہِ نہٕ یِم چھِ آسان پانہٕ یِم چھِ آسان پانہٕ پَرا لِکھا یِمو چھِ آسان اَمے خٲطرٕ پوٚرمُت کہِ یِم کَرَن ٹرٛانسپیرَنسی تھاوَن یِم بَرقرار تہٕ یُس تہِ کَرپشَن چھِ یِم کَرَن یِم ختم گورنمنٹَن چھِ واریاہ قونوٗن کٔرمٕتۍ لاگوٗ مثلاً اِنکَم ٹیٚکٕس لا ایٚنٹہِ کَرَپشَن لا تاکہِ اگر کانٛہہ تہِ اِنسان چاہے وہ مطلب آفِسَر آسہِ یا کانٛہہ مُلٲزِم مُلٲزِم آسہِ سُہ آسہِ پَتہٕ رِشوَت رٹان مطلب تٔمِس تٔمِس خٕلاف یی سخت سخت کاروٲے کَرنہٕ یا یی تٔمِس جُرمان مطلب یا چھِ تٔمِس جُرمان بَرُن یا یی سُہ مطلب جیلَس منٛز یی سُہ ترٛاونہٕ یا ای سُہ سَسپینٛڈ کَرنہٕ مطلب یا ای سُہ کانٛہہ کُنہِ دۄہ خٲطرٕ کُنہِ دۄہَن خٲطرٕ ہیٚکہِ سُہ سَسپینٛڈ تہِ گٔژھِتھ باقٕے کامہِ تہِ چھِ یِم گورنمنٹَن قٲیِم چھِ کٔرمٕتۍ ٹرٛانسپیرَنسی اَننہٕ خٲطرٕ تہٕ بیٚیہِ کَرَپشَن ختم کَرنہٕ خٲطرٕ تہٕ یِم تہِ اَز کَلٕکۍ آفِسَر چھِ اَمَن چھُکھ آسان محنت کٔرمٕژٕ امی خٲطٕر کہِ أسۍ کَرو کَرَپٹہٕ ختم تہٕ أسۍ اَنون ٹرٛانسپیرَنسی مگر وَ اگر کانٛہہ تہِ یی مطلب اَز کَلُک آفِسَر رِشوَت رِشوَت رَٹان رَٹان اگر سُہ رَٹنہٕ آو تہٕ تٔمِس خلاف یی واریاہ زیادٕ کاروٲیی کَرنہٕ تِکیٛازِ کَرَپشَن رَٹُن یا کَرَپشَن دیُن یہِ چھِنہٕ یہِ گوٚو مطلب کہِ یہِ أسۍ چھِ یِوان تیٚلہِ اَمیُک مطلب گوٚو یہِ کہِ تیٚلہِ چھِ یِمو یِم تہِ مُلٲزِم چھِ آفِسَر چھِ یِمو چھُکھ نہٕ امہ خٲطرٕ آسان تیٚلہِ پوٚرمُت کِہیٖنۍ تیٚلہِ کیٛاہ اوٚز چھِ أہنٛدۍ پَرنُک مقصد أہنٛدۍ پَرنُک مقصد چھِ یِہٕے زِ أسۍ کَرو ٹرٛانسپیرَنسی قٲیِم تہٕ کَرَپشَن کَرو أسۍ ختم بیٚیہِ یُس مطلب اگر أسۍ کَرَپشَنٕچ کَتھ کَرو یہِ چھِ حرام یِوان سٲنِس اِسلامَس منٛز ماننہٕ اِسلامِک مذہَبسٕے منٛز چھِ یِوان حرام ماننہٕ یہِ مطلب رِشوَت دیُن رِشوَت رَٹُن یہِ چھِ یِوان حرام سٲنِس مَذہَبس ماننہٕ باقٕے چھِ مطلب ٹرٛانسپیرَنسی قایِم تھاوٕنۍ تہٕ کَرَپشَن ہَٹاوُن یِہٕے چھِ أکِس آفِسَر سٕنٛز کٲم آسان یِہٕے چھِ أکِس گورنمنٹَس کٲم آسان کہِ أسۍ تھاوون برَقرار ٹرٛانسپیرَنسی تہٕ أسۍ کَرو کَرَپشَن ختم تِکیٛازِ کَرَپشَن ذٔریعہِ چھِ واریَہَن سۭتۍ گژھان مطلب ڈِسکِرٛمنیشَن چھِ گژھان نا اِنصٲفی چھِ گژھان تِمَن سۭتۍ یِم مطلب یِم پنٛنِس حَقَس خٲطرٕ آسان لَڑان مثلاً کانٛہہ کٲم اگر کٲنٛسہِ کینٛہہ جُرُم آسہِ کوٚرمُت مطلب سُہ دی ؤکیٖلَس سُہ دی ؤکیٖلَس پونٛسہٕ دَپٮ۪س یہِ مےٚ کَر ژٕ رِہا اَتھ کارَس نِش بیٛاکھ آسہِ ژھانڈان اِنصاف ہُہ رَٹہِ کَرَپٹ مطلب وَ گژھِ کَرَپٹہٕ پانہٕ تہٕ یُس یٔمِس اِنصاف مِلہے تَس میلہِ نہٕ اِنصاف کِہیٖنۍ تہٕ تمی خٲطٕر چھِ یِوان مطلب تمی خٲطرٕ چھِ اَکھ لایَر پَر اَپزِ بہٕ کَرٕ کَرَپٹ ہُمِس دِمہٕ اِنصاف تہٕ یٔمِس یٔمۍ یہِ جُرُم چھِ کوٚرمُت تٔمِس دِمو سَزا اِسلیے کَرَپشَن رَٹُن یہِ گوٚو نہٕ صحیح کِہیٖنۍ ٹرٛانسپیرَنسی بَرا بَرقرار تھاوٕنۍ تہٕ یِہٕے چھِ أکِس مقصد آسہِ أکِس مُلٲزِم سُنٛد أکۍ گورنمنٹ سُنٛد اَکھ اہم مقصد گوٚو یِہٕے کَرَپشَن ختم کَرُن تہٕ ٹرٛانسپیرَنسی بَرقَرار تھاوٕنۍ